وَعلیکُم اَسَلام آ اَصٕل پٲٹھۍ تُہۍ چھِوا ٹھیٖک بَس یِکہِ بِہِتھ تُہۍ کیٛاہ کَران آ أسۍ چھِ سۅن کٕنان تُہۍ چھُوا ضروٗرت کیٚنٛہہ

سُہ گژھان اَز پَنٛژاہ ساس رۅپیہِ فِلحال چھُ گژھان رایزٕے اَتھ تہٕ پَتہٕ ما ہیٚکہِ وِنٹَرَس ہیٚوٗ ما ہیٚکہِ کَم گژھِتھ پَتہٕ آ وۅنٛدَس منٛز ہیٚکہِ گژھِتھ کَم یِمَن ریٚتن چھُ لَگ بَگ گژھان زیادَے تۅہہِ کیٛاہ چھُو ضروٗرت تُہۍ یِیِو تُہۍ ہیٚکِو نَظر دِتھ اَسہِ چھِ واریاہ ڈِزایِن ضروٗرت ییٚتہِ ایٚویلیبِل وُنۍکیٚن اِٹلی ڈِزایِن چھُ واریاہ ڈِزایِن تُہۍ وُچھِو فیٚنسِی ٹایپَس پیٚٹھ تہِ چھُ واریاہ لیکِن سِٹاٹٕے گژھان اَسہِ فِفٹیٖن تھاوزنٹہٕ پیٚٹھٕ چھِ اَسہِ گژھان اَسہِ سِٹاٹ پَتہٕ یوٗتاہ تۅہہِ ضروٗرت آسوٕ فوٗٹیٖن فوٹی تھاوزَنٹہٕ تہِ چھُ فوٗٹی فایو تہِ چھُ تُہۍ ہیٚکِو کانٛہہ ڈِزایِن تہِ اَسہِ ہٲوِتھ تہٕ أسۍ ہیٚکو تۅہہِ بَنٲوِتھ دِتھ آ أسۍ چھِ اَتیٚتھ بَنٲوِتھ تہِ دِوان تُہۍ ہیٚکِو یوٗر یِتھ آ دۅن ترٛیٚن دۅہن منٛز اَتھ چھُنہٕ توٗتاہ ٹایِم لگان اَسہِ آ تُہۍ ہٲوِو ڈِزایِن أسۍ ہیٚکو تۅہہِ ہار وار تہِ چھِ ایٚولیبٕل سورُے یہِ تۅہہِ لَگوٕ آ پایل تہِ چھِ پایل چھِ چانٛدِ ہٕنٛزٕے زیادٕ آسان آ چَلو بیٚیہِ چھا کیٚنٛہہ ضروٗرت تۅہہِ